ہیٚلو وعلیکُم سلام ٹھیٖک پٲٹھۍ چھِو حظ اَہَن حظ ٹھیٖک تھیٖک ٹھیٖک تُہۍ چھِو حظ ٹھیٖک پٲٹھی اَہَن حظ ٹھیٖک سٲری ٹھیٖک تُہۍ چھِو حظ ٹھیٖک پٲٹھی اَہَن حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ اَہَن حظ أسۍ چھِ کھِرمہٕ پیٚٹھِٕ کٔرِو حُکُم اَہَن حظ أسۍ گٔے شٔکیٖل احمد ڈار اَہَن حظ اَہَن حظ نہ حظ اَسہِ چھُ پانسٕے اَسہِ چھُ پانسٕے حظ اَسہِ چھُ پانسٕے حظ اَہَن حظ اَسہِ چھُ پانسٕے اَسہِ چھُ پانسٕے نہ حظ نہ نہ ایٚڈوانٔس چھِنہٕ أسۍ ہیٚوان اَسہِ چھُ پانسٕے حظ ایٚڈوانٔس کیٛاہ ہیٚمو لال چھِ لال چھِ رِٕکھل تہِ چھِ تہٕ پٔلین تہِ چھُ پٔلوٗ تہِ چھُ ہایڈ سی تہِ چھُ مال چھُ اکھ اَہَن حظ سُہ تہِ چھُ سُہ تہِ چھُ گالا چھُ مال چھُ صاف مال چھُ صاف مال چھُ صاف اَہَن حظ آ مال چھُ صاف ہیٚے کیٚنٛہہ نہَ حظ چھُ پَرواے ٲش کٔرِتھ حظ تھٔز اَہَن حظ أسۍ چھِ گَتَے لاگان اَہَن حظ أسی چھِ گَتَے لاگان حظ أسۍ چھِ صواد سَتھ تہِ لاگان ساڑ سَتھ تہِ لاگان پٔٹۍ تہِ لاگان اَہَن حظ آ ٹھیٖک چھُ تہٕ نہَ اَگرے تُہۍ یور کھٔسِو حظ ییٚتین کرو کَتھ وَتھ پانَس برٛونٛٹھ کَنہِ ییٚتن حظ تہٕ کرو پانَس برٛونٛٹھ کَنہِ آ تۄہہِ دِیو آ ٹھیٖک حظ چھُ نہ ییٚتہِ چھُ مےٚ گرٕ ییٚکہِ بٔشیٖر احمد ڈار چھُ بوٗزتھاہ بیٚیہِ غلام محمد ڈار چھُ بوٗزتھاہ حظ ییٚتہِ چھِ نَفر زٕ پانٛژھ مےٚ اَگر نہٕ تُہۍ یوڑ کھسِو حظ بہٕ کرناوہو یِمن ستۭۍ تہِ کَتھ تہٕ یِم تہِ ترٛاونَو تۄہہِ حظ مال اَہَن حظ اَدٕ ٹھیٖک چھُ اَدٕ ٹھیٖک چھُ اَہَن حظ آ یِہُس کیٛاہ پوزِشناہ چھِ مالَس یِہُس حظ نہ حظ مال چھُنا ییٚتہِ نَےسِکیب وِکیب تہِ چھےٚ نہٕ کیٚنہہ چٔترا ؤترا سۄ تہِ نا حظ کیٚنٛہہ زانو نہ حظ کِہیٖنٛۍ مال چھُ مےٚ آ اَہَن حظ آ ییٚتہِ چھُ مَگر اَہَن حظ نہ حظ ییٚتہِ اَگر حظ اَہَن حظ تیٖژہان چھُ ٹھیٖک تیٖژہان چھُ ٹھیٖک اَہَن حظ آ آ بِلکُل بِلکُل

ٹھیٖک چھُ اَہَن حظ ٹھیٖک حظ چھُ ییٚتہِ چھا مطلب کٲشِرۍ پٲٹھۍ پیٹہِ ہَتھ آسہِ نا پیٹہِ ہتھ منٛزٕ نیریَس سِکیب پانٛژ پیٹہِ سُہ چھِ أسۍ کڈان نیٚبر آ اکھ پیٖٹ دِژٕکھ اَہَن حظ سُہ چھِ أسۍ کَڈان نیٚبر آ اَہَن حظ اۭں اۭں نہ حظ آ آہَن حظ بیٚیہِ چھِ أسۍ پرُس گٔیم پرسیُک ؤری چھُنہٕ حظ ہے بِلکُل نہ حظ أسۍ بناوو بازرٕ اکھ اَنٕناوَس پیٹہِ نَکھٕ اکھ انٕناوس دوا نَکھٕ کِہیٖنٛۍ حظ بِلکُل نہٕ کِہیٖنٛۍ کھاد نہٕ بِلکُل نہٕ کِہیٖنٛۍ اَہَن حظ اَہَن حظ خدایہِ سٔنٛدِ فَضلہٕ سۭتۍ اَہَن حظ اَہَن حظ اۭں ٹھیٖک اَہَن حظ اَہَن حظ بَس چھِ تیار حظ سُہ چھُ ضروٗری سُہ چھِ دِوان تہٕ وۅنۍ کھارو ییٚتی اَہَن حظ اَہَن حظ اَہَن حظ

چلو ٹھیٖک چھُ بیٚیہِ باقٕے چھِوا ٹھیٖک پٲٹھۍ اَہَن حظ چلو چلو وۅنۍ یی زیٚو تَمہِ تَمہِ دۄہ کٔرۍزیو فون تَمہِ دۅہ کٔرۍزیٚو فون ییٚمہِ دۄہ یور کھٔسِو نہَ حظ تَمہِ دۄہ کٔرۍزیو فون کیٚنٛہہ چھُنہٕ پَرواے بہٕ روزٕ گریے حظ پَتہِ یہِ ہسا بہٕ چھُس یہِ بہٕ پرٛارہو گرے تہٕ یہِ چھُناہ اور باغَس واغس منٛز آسان تہٕ تیٚلہِ روزٕ بہٕ تَمہِ دۄہ گری حظ ٹھیٖک چھُ نہَ حظ اَہَن حظ اَوا اَوا اَوا اَہَن حظ چلو اَتہِ اَتہِ پیٚٹھ چھِ کِلوٗ میٹر زٕ یا زٕ یا ترٛےٚ آسَن بَس سرٕ سِرہامہِ پیٚٹھٕ کیٚنٛہہ نہَ حظ کیٚنٛہہ چھُنہٕ پَرواے اَدٕ حظ تُلِو تُلِو بِہِو خدایَس حَوالہٕ اسلام علیکُم